ہیٛلو اسلامُ علیکُم ٹھیٖک چھِو حَظ اہَن حَظ ٹھیٖک اصٕل پٲٹھۍ حَظ تُہۍ چھِو حَظ آرزو اۭں تُہۍ چھِو حَظ ٹیلر کٲم کران یہ بانڈی پورہ أسۍ حَظ دراے اپٲرۍ تُہنٛد دُکان کِنۍ تۄہہِ چھُ دُکانس بانڈی پوراہس منٛز یہ اسہِ وُچھ تتہِ اۭں تۄہہِ چھُو واریاہ سوٗٹ ترٲے مٕتۍ حَظ تتہِ الونٛد اۭں تۄہہِ چھُو حَظ بیٚیہِ کران سۭتۍ کٲم کہِ نہٕ تُہۍ چھُو کُنٔے زُن مےٚ چھُ ناو اُلفت حَظ بہٕ تہِ حَظ چھَُس روزان أتی بانڈی پوراہ مگر گامٕتۍ حَظ چھِ ہُتہِ بازار کُن دُکان اسہِ حَظ دوٚپ أسۍ سُوو تتہِ یہِ فِراک سوٗٹھ تُہۍ کوٗتاہ چھُو ہیوان پانژھ ہتھ حَظ اۭں اگر حَظ تُہۍ وٕچھُو أسۍ وٕچھُو تُہۍ کِتھ کٔنۍ سُیِو پتہٕ حَظ چھُ اسہِ وردن سُوُن

تُہۍ چھُو حَظ پانہٕ سُوان کِنہٕ تُہۍ چھِو سُوناوان تِمن اتھِ اچھا وۄستہٕ چھُو تُہی کِہِ نہٕ ہُم چھِ اچھا مگر یہِ تُہۍ حَظ تیٚلہِ حَظ سُیزیو پانٔے اگر بہٕ سُو فِراک سوٗٹھ تیٚلہِ حَظ سُوزیو پانٔے اسہِ حَظ چھُ تراوُن یہِ کٹَورٕک یپٲرۍ شَلوارس بیٚیہِ حَظ فِراک دامانس کٹَورک تُہۍ چھِ حَظ کران سُہ آ سُہ حَظ کٹَورک بیٚیہِ حَظ نٔرین تراوٕنۍ فیٖتہٕ حَظ تراوان چھِو حَظ بیٚل نٔر تہِ کران چلو ٹھیٖک حَظ چھُ تُہۍ چھِو حَظ کھٔتمٕتۍ دُکانس پٮ۪ٹھ آز تُہی چھِو حَظ دُکانسے پٮ۪ٹھ آز ادٕ حَظ ٹھیٖک چھُ تیٚلہِ اگر حَظ بہ یہِ ژیٖر گوو تیٚلہِ یِمہٕ بہٕ اپٲری اگر سُل گٔے تیفلہِ یِمو اپٲری اگر لیٹ گوو تیٚلہِ نیرٕ بہٕ بہٕ حَظ چھُس یتی بازرٕ مےٚ ٲسۍ چیٖز زٕ ژوٗر انٕنۍ ٹھیٖک حَظ چھُ مگر یہِ بیٚیہٕ حَظ کٔرِو کم اتھ تُہۍ حَظ چھُو زیادٕ وَنان اسہِ اسہِ چھُ نَہ وردن تہِ سُوُن تۄہی اتھِ تُہۍ چھِو حَظ مۄکٕلۍ اسہِ چھُ سُوُن وردن تُہۍ یِیِو حَظ گرِ مطلب چھُو حَظ تُہۍ یِوان گرٕ وردن سُونہِ کہِ نہٕ تُہۍ چھُو دُکانس دُکان مگر گرٕ نہٕ یِوان کینٛہہ تیٚلہِ یِمو حَظ أسۍ صُبحس نظر دِنہِ ٹھیٖک حَظ چھُ تیٚلہِ یہ چھُو حَظ تۄہہِ پنُن نمبر ادٕ حَظ اسلامُ علیکُم